اَلسَلامُ عَلیکُم وَرَحمَتُہ اللہِ وَبَرَکاتہ اسہِ حظ چھُ گۄڈٕ حظ مےٚ حظ چھُ گۄڈٕ ہیٛوتمُت حظ فُٹبال بوٗٹھ حظ ہیٛوتمُت پَننہِ لایِفہِ مَنٛز مےٚ گٔے آز پانٛژھ زٕ ترٛےٚ ؤری حظ گِنٛدان حظ گۄڈ چھُ اوٚنمُت مےٚ اَکھ بوٗٹھ حظ تَتھ حظ گوٚو تَتھ حظ تَتھ حظ گوٚو یِمٔے ترٛےٚ ؤری حظ تٔمۍ حظ دیٛت مےٚ واریاہ واریاہ اصٕل درٛوٚگ حظ گوٚو دَپان حظ درٛوٚگ درٛوٚگ گوٚو درٛوٚگے مَگَر پَتہٕ کوالٹی دپان یوٗتہ درٛوٚگ تیٛوٗتہ چھُ آسان اصٕل کوالٹی مان ژٕ وُنٛکیٚس تیٛوٗتہ اصٕل اصٕل کوالٹی آسان پرٛوڈَکٹہٕ مےٚ چھُ ہیٚوتمُت بوٗٹھ حظ مان ژٕ زٕ ؤری برٛونٛٹھ بہٕ چھُ سٔے ہاوان اللہ تعالٰی ہَس پَتھ یوٗتہ اصٕل سُہ بوٗٹھ درٛاو نا مےٚ باسان تیٛوٗتہ نیرِ نہٕ کانٛہہ بوٗٹھٕے اصٕل بیٚیہ اوٚن نہٕ سُہ مےٚ ہاے دُکان پٮ۪ٹھ نہٕ کیٚنٛہہ بہٕ گوٚوُس سِریٖنَگَر مےٚ تُل تَتی پَٹرِ پٮ۪ٹھ بوٗٹھ رۄپسَس دۅن ساسَن حظ مےٚ تُل تٔتی یا دۅن ساسَن ترٛیٚن ساسَن تُلُم کَم زیٛادٕ تہٕ تُلُم حظ مےٚ چھُ سُہ وُنہِ تہِ حظ وُنہِ تہِ وُنہِ تہِ نَہ چھُم ژھیٛونمُت تَتھ چھُنہٕ مان ژٕ خٕہہ تہِ نَہ حظ لوٚگمُت کِہیٖنۍ سُہ چھُ سیٛود حظ وُنکیٚس سۅنٕکۍ پٲٹھۍ سَجٲیتھ باقٕے وَسَلم